سٲنِس ہِنٛدُستانَس منٛز چھِ واریاہ ریاستہٕ یَتھ منٛز پانٛژھ یِم چھِ آندرٛا پردیش اُرناچَل پردیش ڈیس پوٗر آسام تہٕ چھتیٖس گَر